شُکریہ یہِ پرٛوڈَکٹہٕ یُس مےٚ وُچھ اَتھ پرٛوڈَکٹَس میلیو مےٚ بے اِنتہا فٲیدٕ امِکۍ فٲیدٕ چھِ اَمہِ سۭتۍ گٔے میٛٲنۍ زِنٛدگی تھوڑا آسان یہِ چھُ کَمپُلیٖٹ ٹٮ۪کنالجی اَنٛدر یہِ چھِ کَمپُلیٖٹ مارکٮ۪ٹَس اَنٛدَر یہِ گوٚو مےٚ واریاہ ایٖزی یوٗز کَرُن کہِ میٛٲنۍ صلے یا میٛٲنۍ چھِ اِنفارمیشَن یہِ واتنٲیِو سُہ کَمپُلیٖٹ مارکٮ۪ٹَس منٛز تاکہِ بیٛاکھ واتہِ أمۍ سٕنٛز تھوڑا ٹایم بَچہِ بیٚیہِ میلہِ اَمہِ سۭتۍ لوٗکَن فٲیدٕ